بٲرڑَن ہٕنٛز زُو زٲژ بچاوُن چھُ واریاہ ضروٗری کیٛازکہِ یم بٲرڑ چھِ یِم چھِ اللہ تعالاہَن بَنٲیمتۍ یتھ کایناتَس مَنٛز واریاہ فٲیدٕ منٛد اَمہِ وجہ سۭتۍ چھ اُہُنٛد بچاو کَرُن واریاہ ضروٗری اُہُنٛد بچاو کتھ پٲٹھۍ ہیٚکو أسۍ کٔرِتھ اتھ خٲطرٕ یُس زیادٕ بٲرڑَن ہُنٛد یُس نیچہٕ قۄدرتی گھرٕ چھِ یتھ نیچرَل ہیبِٹیٹ ونان چھِ سُہ چھِ زیاد تر جنٛگل ایریا فاریٚسٹہٕ ایریا تہٕ یہِ فاریٚسٹہٕ ایریا ہن ہُنٛد کَٹاو چھُنہٕ اسہِ دیٛن کرنہٕ کِہیٖنۍ أسۍ ہیٚکو یہِ کٔرِتھ کِتھ پٲٹھۍ أسۍ ہیٚکو امچ رٲچھ گامہٕ لیولہِ پٮ۪ٹھ تہِ کٔرِتھ ڈِسٹِرٛک لیولہ پٮ۪ٹھ تہِ کٔرِتھ أسۍ سٹیٹ لیولہِ پٮ۪ٹھ تہِ کٔرِتھ تہٕ مُلکٕچۍ لیولہِ پٮ۪ٹھ تہِ ہیٚکو أسۍ یہِ کٔرِتھ کیٛازِ زیادٕ تر یم بٲرڑ چھِ یِم چھِ زیادٕ پسنٛد کران تھَزَن جاین پٮ۪ٹھ پَنٕنۍ ٲلۍ بناوُن یعنی کہِ تھَزٕ جایہِ یم چھِ تِم چھِ اسہِ تھٔدۍ تھٔدۍ کُلۍ وُنٛکیٚن یم اسہِ پرٛیٚزنٛٹ پرٛیٚزنٛٹ چھِ